اَسلامُ علیکُم مےٚ چھِ ناو مَسرَت سٲنِس گامَس منٛز کیٛاہ چھِ کَران لُکھ پنٛنٮ۪ن بچن پولیو نِش بچاونہٕ خٲطرٕ یوٚتَس تامَتھ پولیووُک سوال چھِ پولیو چھُ وۄنۍ اِریڈِکیٹ گوٚمُت آز چھِ اِنٛڈیا یِوان مانٛنہٕ پولیو فِرٛی کَنٛٹِرٛی وۄنۍ چھِنہٕ پولیو اٮ۪گزِسٹ گژھان کِہیٖنۍ تہِ نہٕ مگر تَمہِ پَتہٕ تہِ پَنُن بَچہِ پولیو نِش بچاونہٕ خٲطرٕ چھِ ییٚتہِ زَنہِ پرٛٮ۪فر کران ہوم ڈِلؤری کھۄتہٕ ہاسپِٹلَس منٛز ڈِلؤری تہٕ تَمہِ پَتہٕ ڈِلؤری پَتَے چھِ یِوان لَگاونہٕ وٮ۪کسیٖن یَتھ وَنان چھِ بی سی جی بی بی سی جی وٮ۪کسیٖن تہٕ بیٚیہِ چھِ یِوان لگاونہٕ پولیو خٲطرٕ زٕ ٹیٖکہٕ یِم یِمَن پولیو نِش بچاوان چھِ پولیو خٲطرٕ چھِ یِوان لگاونہٕ پولیو ٹیٖکا یعنی کہِ زٕ ڈرٛاپ چھِ یِوان ترٛاونہٕ زٮ۪نہِ وِزِ تَمہِ پَتہٕ چھِ یِمن زَنٮ۪ن یِوان باضٲبطہٕ اِمیوٗنَایزیشَن کارڈ دِنہٕ یِم چھِ کَران سُہ تَتھ چھِ یِم وٕچھان کَر کَمہِ ساتہٕ کُس وٮ۪کسیٖن چھِ بَچَس ترٛاوُن تہٕ خاص کَر یہِ پولیو وٮ۪کسیٖن کر کر چھِ ترٛاوُن اَمہِ علاوٕ ٲسۍ اَمہِ برٛونٛٹھ یوٚتامَتھ نہٕ کَنٛٹِرٛی ٲس گٔمٕژ پولیو فِرٛی کِہیٖنۍ تہِ نہٕ توٚتَس تامَتھ ٲسۍ سکوٗلَن منٛز تہِ یِوان یہِ وٮ۪کسیٖن کَرنہٕ